وعلیکُم السَلام اہَن حظ ؤنِو کَرِو حُکمہ اہَن حظ یِیِو حظ تُہۍ صُبحن تۄہہِ گٔژھوٕ کَنسیشَن بیٚیہِ دوٚپمَے تُہۍ یِیِو صُبحن تۄہہِ گژھوٕ کَنسیشَن گژھٕنۍ باقٕیو دُکاندارو ہٕنٛدِ کھۄتہٕ کینٛہہ نا حظ چھُنہٕ کینٛہہ نا حظ چھُ پَرواے صُبحن یِیِو تُہۍ پانَے وٕچھِو ییٚتتھَن پنٛنٮ۪ن أچھَن برونٛہہ کَنہٕ مےٚ نِش چھُنہٕ ہُہ سۄن کینٛہہ ؤسِتھ سۄن کینٛہہ مِلاوَٹ چھَنہٕ کینٛہہ تُہۍ یِیِو صُبحن پانَے وٕچھِو پانَے کٔرۍ تہِ حظ بَنَن پونٛڈ تہِ بَ کٔرۍ تہِ بَنن واجہِ آسنو سِنگنِٹی ہِنٛز تِم تہِ بَنن سِمپٕل واجہِ آسن تِم تہِ بَنن یہِ تۄہہِ ضرورَت لَگِوٕ تہِ بَنہِ سورُے صُبحن دہ بَجے چھَس بہٕ دُکان ترٛاوان اہَن حظ صُبحن دہ بَجے چھَس بہٕ دُکان ترٛاوان بہٕ آسہٕ دُکانَس پٮ۪ٹھٕے تۄہہِ آسِوُ نا ایڈرَس ویڈرَس پَے بہٕ کَتِتھَن چھَس تُہۍ ییٚلہِ یَجہِ بیٛارِ گاڑِ منٛز ؤسِو تُہۍ کَتہِ چھو روزان تُہۍ حظ یَجہِ بیٛارِ گاڑِ منٛز ؤ ؤسِو بہٕ چھٮ۪س زُرپارِ تُہۍ کٔرۍ زیو ناو معلوٗم عبدل شاہ کَتتھٮ۪ن چھُ بَ تٔمۍ سُنٛد دُکان کَتِتھٮ۪ن چھُ سۄنُر تۄہہِ ہاوُ کانٛہہ سۄ تہِ پَگاہ حظ پَگاہ حظ چھَ آتھوار پَگاہ ہیٚکِو نہٕ یِتھ کینٛہہ پَگاہ چھِ روزان سٲری دُکان بَنٛد تُہۍ یِیِو ژٔندٕروار وۄنۍ بہٕ آسہٕ ژٔندٕروار صُبحٲے تَتہِ تۄہہِ یہِ نیُٚن آسِوُ تُہۍ نِیِو بیٚیہِ کیٛاہ کیٛاہ چھُ ضروٗرَت کینٛہہ چھُنہٕ پَرواے تُہۍ وُچھُو پَتہٕ میٛٲنِس سۄنَس تہٕ بیٚیہِ تَتِتھَن چُکٲیِو تُہۍ بیٚیہِ کٲنٛسہِ نِش تُہۍ وُچھُو پَتہٕ فرق کۭژاہ آسہِ کَنسیشَن گژھِ بیٚیِس دُکاندار سٕنٛدِ کھۄتہٕ گژھِ واریاہ کَنسیشَن تَتھ چھِ قٕسٕم اَکھ چھِ سِمپٕل کٔرۍ جوٗرۍ ژَتجی ساس تہِ گژھان بیٛاکھ چھِ یِم تِم بَناونہٕ یِم گَڑناوان کانٛہہ چھِ ماہَرنہِ عام زَن سۄ چھِ گژھان لَچھ تہِ ڈۄڑ لَچھ تہِ زٕ لَچھ تہِ ییٚمِس یوٗتاہ طاقت آسہِ سُہ چھِ پنٛنہِ آے بَناوناوان تَتھ تہِ چھِ قٕسٕم مےٚ خبر چھِ ڈاے لَچھ تہِ گژھان ڈۄڑ لَچھ تہِ گژھان ییٖتِس تۄہہِ ضروٗرَت آسِوُ تۄہہِ یوٗتاہ آسِوُ گُنجٲیِش تیٖتِس سِگنِٹی ہِنٛز واجہِ چھَو تۄہہِ ضروٗرَت کِنہٕ سِمپٕل واجہِ سِگنِٹی ہِنٛز واجہِ چھو ضروٗرَت تۄہہِ کِنہٕ سِمپٕل واجہِ سِگنِٹی تہِ بَنہِ سِگنِٹی تہِ بَنہِ آ سِگنِٹی سِگنِٹی ہِنٛز تہِ بَنہِ ٹۄکہٕ وٲج تہِ بَنہِ آ تِم تہِ بَنن تِم تہِ بَنن سُہ چھُ گژھان اَکھ سَتَتھ ساس تہِ سَتَتھ ساس تہِ ییٚمِس یوٗتاہ گُنجٲیِس آسہِ سُہ چھِ سُہ چھِ تَمہِ آے نِوَان ژَتجی ساس پٮ۪ٹھ چھِ تِم گژھان سِٹاٹ اَوا اَوا پینٛڈَنٛٹ سیٹ تہِ چھُ آسان سِٹونُک سُہ ما آسِوُ ضروٗرَت سُہ تہِ بَنہِ رانی سیٹ تہِ بَنہِ کینٛہہ چھُنہٕ پَرواے تُہۍ یِیِو پَتہٕ وُچھُو تُہۍ بہٕ کِژھ قدٕر کَرٕہو تۄہہِ تُلِو ژٔندٕروار یِیِو تُہۍ کٔرۍ زیو تَمہِ ساتہٕ فون اَدٕ کے بہٕ تُلہٕ تُہُنٛد فون بہٕ تھَو یہِ نمبر سیو تُلِو بِہِو خۄدایَس حوال